یِم زَن ہوم ریمِڈیٖز یِم پاپلر چھِ سٲنِس گامَس منٛز تِم چھِ یُس زَن مَستَس خٲطرٕ چھُ مَستَس خٲطرٕ کیاہ چھِ ییٚتہِ کران یُس زَن گَنڈٕ چھُ آسان گَنڈٕ چھِ گنڈٕ چھِنہٕ گَنڈَس چھِنہٕ تراوان گَنڈٕ چھِ تراوان تیٖلَس منٛز گنڈٕ گَنڈَس چھُ گۄڈٕ نیُک نیکُ کران نِکراوان پَتہٕ چھِ تراوان تٔمِس تَتھ تیٖلَس منٛز تَمہِ پَتن چھِ تَتھ تیٖل بَناوان گَنڈَن ہُند تیٖل پَتہٕ چھِ سُے تیٖل مَتھان مستس یا اَگر نہٕ سُہ أسۍ چھِ یَژھان اَسہِ چھُ نیران یتھ مَسٹٲڑ چھِ وَنان سٔندٕر چھِ ییٚتہِ نیران سٔندرِ ہُند تیٖل چھُنہ سُہ تہِ چھِ ییٚتہِ مَتھان ییٚتہِ مَستَس دۄہلہِ تَمہِ سۭتۍ مَساج کران مَستہٕ خٲطرٕ تمہِ سۭتۍ تہِ چھُ سُہ چھُ ییٚتہِ پاپوٗلر سٲنِس ییٚتہِ وِلیجَس منٛز بیٚیہِ اَمہِ علاوٕ چھِ بیٚیہِ یُس زَن یہِ چھُ آسان تِم جیڈی بوٗٹی چھِ یِوان سٲری خت چھِ یِوان بیٚیہِ چھِ یِوان یِمے یِمے یِم زَن میتھِ بیول چھُ آسان میتھِ بیٲلِس تانۍ چھِ أسۍ میتھِ بیٲلِس چھِ أسۍ تیٖل بَناوان پَتہٕ چھِ مَتھان سُہ تہِ تھاوان سِٹور کٔرِتھ فرجَس منٛز پَتہٕ چھِ مَتھان سُہ تہِ پَنٕنِس مَستس پَنٕنہِ یتھ خٲطرٕ مَستَس خٲطرٕ بیٚیہِ چھُ یُس زَنہٕ مٲنز چھِ ییٚتہِ چھِ مٲنز مَتھان بیٚیہِ تَتھ تراوان یِم مٲنز مَتھان مَستس مٲنز مَستَس تَمہِ سۭتۍ چھُ مَس گژھان واریاہ زیادٕ نَرَم اَمہِ علاوٕ چھِ ٹھوٗل تہِ مَتھان مَستَس تَمہِ سۭتۍ چھُ گژھان مَس واریاہ زیادٕ نَرٕم ٹھوٗلَس منٛز چھِ تراوان زامُت دۄد اکھ چم اکھ زٕ چَمچہٕ مَگر یُس زن ٹھوٗل تَس چھس زوٗن ژھٕنان نٮ۪بر کٔڑِتھ خٲلی چھُ آسان ووٚیِٹ پوٚرشن سُے یوت چھِ تھاوان أسۍ آبس یَتھ منٛز ترٲوِتھ پٮ۪ٹھ چھِس تھاوان زامُت دۄد چمچہٕ پَتہٕ چھُ مَتھان سُہ مَستَس تمہِ سۭتۍ چھُ کُوپھ تہِ ژَلان تہٕ بیٚیہِ چھِ نیچرٔلی مِلان یُس زن مَس چھُ تتھ چھُ پروٹیٖن مِلان نیچرٔلی پَتہٕ چھُ سُہ واریاہ زیادٕ نَرٕم گژھان یِتھُے یہِ چھُ مۄکلان تَمہِ پَتہٕ بیٚیہِ چھِ ییٚتہِ أسۍ بیٚیہِ چھِ أسۍ ییٚتہِ مَستَس ٹریم کران تریہِ تریہِ رٮ۪تہِ تَمہِ سۭتۍ چھُ مَس روزان ٹھیٖک بیٚیہِ چھُ یُس زَن مَس چھُ ییٚتہِ چھُ سُہ عام طور پَر چھِ أسۍ مَستَس مَتھان زیادٕ سٔدرٕ تیٖلٕے سُہ چھُ واریاہ زیادٕ پاپوٗلر ییٚتہِ کٔشیٖر منٛز کٲشُر گژھِ نہٕ کُنہِ سِی زٔنِس سٔدرِ تیٖل چھُ واریاہ زیادٕ مَتھان مَتَس دۄہے دۄہٕے کران تَمِچ مَساج تَمہِ وَرٲے چھُ سُے سُہ کھوٗپرٕ تیٖل آسان یُس نٮ۪برٕ بازرٕ منٛز مٔلۍ چھُ یِوان سُہ تام سُہ تہِ چھِ مَتھان بیٚیہِ کیسٹر اوٚیِل ٲسنۍ آلیو اوٚیِل ٲسنۍ تِم چیٖز تہِ چھِ مَتھان مَستَس مِلاوان تہٕ تِم چیٖز چھ مَتھان مَستَس بَناوان چھِ تَتھ خٲطرٕ یہِ تَمہِ وَرٲے زَن سِکِن یُس زَن بٕتِھس خٲطرٕ بٕتھِس خٲطرٕ کیاہ چھِ أسۍ کران یُس زَن لیدٕر چھِ آسان لیدٕر چھِ مَتھان أسۍ بٕتھِس بیٚیہِ یا بیسَن چھ آسان بیسنہِ سۭتۍ چھِ بیسَن چھِ کران أسۍ یوٗز مَتھان کران پیک پیکٕکۍ پٲٹھۍ مَتھان بٕتھِس پَتہٕ یِتھُے تُلنہٕ وِزِ تھوڑا بہت سٕکرب کران تَمہِ سۭتۍ کران تھوڑا بہت سٕکرب بٕتھِس بُتھ چھُ گژھان واریاہ زیادٕ صاف بیٚیہِ بٔتھِس خٲطرٕ چھُ سُے یُس گرِ بَناوان چھِ سُہ گۄلاب گۄلاب پوشن چھِ بَناوان گرِ یِم گۄلاب جل بہٕ چھَس سُہ تہِ مَتھان بٕتھِس سُہ تہِ چھِ کران أسۍ بٕتھِس یوٗز بیٚیہِ ایلویرا کُلۍ چھُ آسان نٮ۪برٕ کَنیھ اَسہِ رُومٕتۍ تَتھ چھُ سُہ ایلویرا کَڑان سُہ مَتھان بٕتھِس تہٕ تَمہِ سۭتۍ چھِ مِلان کوٗلِنگ اِفیکٹہٕ بیٚیہِ تَمہِ علاوٕ چھِ نارمٔلی آسان مُلتانی مِٹی یِوان سۄ تہِ چھِ مَتھان أسۍ بٕتھِس بیٚیہِ زَن پھیٚپھر ویٚپھر نیران چھِ بٕتھِس تَتھ خٲطرٕ چھِ أسۍ شیٖن سۭتۍ شیٖن چھِ کران تھوڑا بہت بٕتھِس یہِ تَمہِ سۭتۍ چھِ پھیٚپھر گَندَگی وَندَگی نیران نٮ۪بر بیٚیہِ چھِ فیس واش سۭتۍ دۄہے دۄہے بُتھ چھَلان زیادٕ چھِنہٕ أسۍ فیس واش کران یوٗز کِہینۍ أسۍ چھِ زیادٕ تر کران سادٕ آب یوٗز تَمہِ سۭتۍ چھِ زیادٕ بُتھ بُتھ چھلان بیٚیہِ زیادٕ تر چھِ أسۍ تُرُن نَلکہٕ ڈَریکٹ تُرُن آب سُے چھِ أسۍ یوٗز کران